گۄڈٕنیٚتھٕے چھُ یُس نیٚبرِم سورٕے فیکٹری پراسیٚسٕڈ فُڈ چھُ سُہ چھُ سورٕے بَنٛد کَرُن تِکِیازِ تَتھ منٛز چھ مُزِر کیٚمِکَل آسان یِم باڈی اَنٛدرۍ کِنۍ خَراب چھ کَران تہٕ اَتھ منٛز یُس أسۍ مارشَل آٹٕس کَران چھ تتھ منٛز چھِ باڈی فِٹ پیٚوان ضُروری تھاوٕنۍ سِٹرانگ پیٚوان تھاوٕنۍ تیٚلے چھِ تمیُک فٲیدٕ تہٕ اَتھ منٛز چھ اَسہِ فالو پیٚوان کَرُن یِم چیز زِ اَکھ چھ اَسہِ سُہ کھیٚن کھیٚون یُس صِحتَس خٲطرٕ اَصٕل چھُ زیادٕ سَبزی میٖٹ مگَر یِم فیٚکٹری پراسیٚسٕڈ فُڈ چھِ تِم چھِ اَسہِ پورٕ پٲٹھۍ پیٚوان ایٚوایِڈ کَرٕنۍ یِم چیز اَسہِ باڈی ہارٕم کَرَن تِم چیز چھِنہٕ اَسہِ کھیٚنہٕ خٲطرٕ فالو کَران کیٚنٛہہ تِم چھِنہٕ أسۍ کھیٚوان اَسہِ چھِ تِم ایٚوایِڈ کَران پورٕ پٲٹھۍ زِ سورٕے فیٚکٹری فُڈ یُس تہٕ آسان چھِ تِم نٮ۪بٕر کِنۍ چپٕس ٲسن جوس ٲسِن بِسکِٹ آسِن چاکلیٹ آسِن یہِ چھِ سورٕے بَنٛد کَران أسۍ بیٚیہِ خاص طور پر یِم ڈابَن پؠٹھ چھ آز تیٖلَس منٛز کھٮ۪ن بَناوان سُہ تہِ چھِ اَسۍ ایٚوایِڈ کَران پۄر پٲٹھۍ یِم چیٖز چھِ اَسہِ باڈی اَنٛدَرۍ کِنۍ خَراب کَران پتہٕ تِم پَکوڈ ٲسِن تِم بِریانی وَغیرہ یِم چیز چھِ یِم چیز چھِنہٕ أسۍ کھیٚوان یِم چھِ ایٚواؠڈٕے کَران أسۍ تہِ کیازِ یہِ چھُنہٕ باڈی خٲطرٕ اَصٕل آسان کہیٖنۍ تہِ تہٕ اَسہِ چھِ خٲلی یِتُے یوت زِ گَرِ بَناوُن اَصٕل کھیٚن ییٚمہِ سۭتۍ اَسہِ باڈی سِٹرانگ روزِ نہ کہِ اَسہِ بٲڈی گَژھہِ بِیٚہتھ یِم یہِ چھِ آز ہَر کٲنٛسہِ سۭتۍ گژھان چھِ اَسہِ چھِ گَری اَصٕل کھیٚنٕے چھ پرٮ۪فَر کَران اَتھ منٛز سُہ زیادٕ سَبزی تہٕ بیٚیہِ میٖٹ میجارٹی ٹایم چھِ یِہے آسان بیٚیہِ چھُنہٕ کیٚنٛہہ خاص آسَن کیٚنٛہہ